یۄس زَن یہِ جوانَن ہٕنٛز نٔسِل چھےٚ یِم چھِ کَلچرَل مطلب کَلچَر پَنُن یُس چھِ یِم چھِ نہٕ یہِ تِتھ کٔنۍ فالو کَران کِہیٖنۍ تِتھ کٔنۍ اَپناوان کِہیٖنۍ یِتھ کٔنۍ زَن سٲنۍ بُزَرٕگ ٲسۍ اَپناوان یِم یِم جَوان چھِ یَنہٕ پٮ۪ٹھ بہ یہِ گُلوبَلایزیشَن آیہِ گُلوبَلایزیشن کہِ وَجہ سۭتۍ بَنیو دُنہیُک سُہ اَکھ کَلچَر یَتھ زَن وٲلڈ کَلچَر وَنان چھِ تہٕ جَوان چھِ نہٕ پنٛنِس کَلچَرَس کُن تِتھ کٔنۍ رٲغِب گژھان کِہیٖنۍ یِتھ کٔنۍ زَن پرٛانہِ نَسلہٕ گژھان آسہٕ اَتھ پٔتۍ کِنۍ چھِ ساروی کھۄتہٕ بوٚڈ وَجہ یِہوٚے کہِ یِم زَن یِم زَن یُس زَن یہِ گلوبَلایزیشَن آو وٮ۪سٹُک اَثر روٗد واریاہ زیادٕ لُکَن پٮ۪ٹھ لُکو لٔگۍ باقٕے کَلچَر فالو کَرٕنۍ باقٕے کَلچَر اَپناوٕنۍ زِ تہٕ پنٛنِس کَلچَرَس کُن چھُنہٕ یِمَن سُہ دھیان روزان کِہیٖنۍ یُس زَن روزُن گَژھِ ہے اَسہِ پَزِ نہٕ پَنُن یہِ کَلچَر پَنُن یہِ تہذیٖبو تَمدُن مٔشراوُن کِہیٖنۍ کیٛازِکہِ یہِ چھِ سانہِ زِندَگی ہُنٛد سُہ اَکھ حِصہٕ یُس نہٕ أسۍ اَمہِ نِش اَلَگ ہٮ۪کو کٔرِتھ کِہیٖنۍ یہِ چھےٚ سٲنۍ پہچان أسۍ چھِ یِوان پہچان نہِ اَمے سۭتۍ تہٕ اَسہِ پَزِ تِتھَے کٔنی یہِ پنٛنہِ زِندگی ہُنٛد اکھ حِصہٕ تھاوُن یِتھ کٔنۍ زَن یہِ پَتہٕ وقتہٕ پٮ۪ٹھ اوس سانہِ زِندگی ہُنٛد اکھ حِصہٕ تہٕ اَسہِ پَزَن پَنٕنۍ یِم کَلچرَل ویلیوٗز اَپناوٕنۍ فالو کَرٕنۍ تہٕ تاکہِ یۄس یِنہٕ واجٮ۪ن باقٕے تہِ جَنریشنہٕ آسَن تِم تہِ کَرَن تِتھَے کٔنۍ فالو تِم تہِ اَپناوَن تِتھَے کٔنۍ یِتھ کٔنۍ زَن أسۍ چھِ اَپناوان